واریاہ ہارَمفُل سایِڈ اِفٮ۪کٹٕس چھِ ٹٮ۪کنالجی منٛز یِتھ پٔنۍ زِ فون چھُ فونَس پٮ۪ٹھ اگر أسۍ کَرو واریاہ اَتھ چھِ سایڈ اِفٮ۪کٹٕس کینٛہہ أسۍ چھِ وۄنۍ فون کَران یوٗز چھِنہٕ أسۍ اَصلَن کامٮ۪ن منٛز کَران کینٛہہ یِم شُرۍ چھِ یِم چھِ زیادٕ گِنٛدان گیمٕز گیمہٕ چَلاوان یَتھ پٮ۪ٹھ فونَس پٮ۪ٹھ اگر یِم پَرِہَن کَرِہَن اَصلَن کامٮ۪ن منٛز یوٗز تہٕ یہِ اوس تیٚلہِ یوٗزفُل اَسہِ چھِ ہارَمفُلی پانَے بَناوان اَتھ یِم سایڈ اِفٮ۪کٹٕس یِمَو سۭتۍ چھِ گژھان لال خراب پٔرِتھ نہٕ ہٮ۪کان شُر گژھان بِچار یہِ یوٗٹیوٗب وٕچھان یہِ چھُنہٕ پڑٲے کران کہیٖنۍ گرِکٮ۪ن ونان اَپُز مےٚ أنیُو فون بہٕ پرٕ فون پٮ۪ٹھ پتہٕ آسان گیمہٕ وٕچھان بیٚیہِ آسان باقٕے باقٕے غلط کامہِ کران یِمَے سایڈ اِفیکٹہٕ چھِ اَتھ ٹیکنالجی بیٚیہِ کیاہ ٹیکنا فون یِمَے لیپٹاپ ویپٹاپ وغیرہ چھِ یِم شُرۍ چھِ یِمے غلط یوٗز کران بیٚیہِ چھِ سایِڈ اِفٮ۪کٹ یِم فوننٕے منٛز چھِ زیادٕ مےٚ باسان اَوَے ووٚن مےٚ اَمِکُے یِم سایڈ اِفٮ۪کٹٕس